ہیٚلو اَسَلامُ علیکُم تُہۍ چھِو حظ آکاش کیب ٹرٛیٚولہٕ پٮ۪ٹھ اَسہِ ٲسۍ اَکھ کیب بُک کَرٕنۍ تہٕ ژٕنٛدٕر وار دۄہ صُبحٲے حظ کیٛازِکہِ اَسہِ چھِ دہلی پٮ۪ٹھ چھ دہلی پٮ۪ٹھ سرینَگر تانۍ چھِ اَکھ فُلایٹ حظ تتھ مَنٛز چھِ اَتھ کیٛاہ چھُ ناو میٛون مول موج تہِ حظ تہٕ بہٕ گژھٕ ہا پانے مےٚ چھِ اَکھ چیٖز بہٕ چھُس وُنہِ چنٛدی گڑھ پرٛیزَنٹَس مَنٛز تہٕ مےٚ چھِ بہٕ چھُس ییٚتہِ اَکھ بِزنِس کَران تہٕ مےٚ چھِ میٖٹِنٛگ بیٚیہِ تھوڑا ییٚتہِ بہٕ حظ یِمہٕ ہا نَتہٕ پانے سۭتۍ یِمَن تہٕ وۅنۍ اَسہِ چھُ بوٗزمُت کٔشیٖر منٛز واریاہ تُہُنٛد ناو تہٕ تُہنٛدِ اَمہِ کیب والٮ۪ن ہُنٛد ناو تہٕ وۅنۍ ووٚن اَسہِ اَز اَز کرو یِمَن تہِ وُچھو کِتھ کِژھ سٔروِس چھِ یِم دِوان تہٕ ییٖزیٚو ساڑِ بَہہِ حظ ییٖزیٚو تُہۍ ساڑِ بَہہِ وٲتۍزیٚو تُہۍ اَیرپوٹ ساڑِ دَہہِ چھُ ساڑِ کَہہِ ژٕ کاہ بج باہ بَجے حظ بہہ حظ فُلایٹ واتہِ ژٕ شَہَر تہٕ تَتہِ پٮ۪ٹھ حظ تُلۍزِہوکھ تِم تہٕ نیٖزِیوکھ بارہمولا یُس ہاسپِٹل چھُ نہٕ حظ تَتہِ بارہمولا ڈِسٹرک ہاسپِٹل تٔتی حظ ترٛٲوزیٚو تہٕ وَ وۅنۍ حظ تِم حظ چھِ بُزَرگٔے تھوڑا تہٕ وۅنۍ تھٲزِہوکھ تِمَن سۭتۍ جان سُلوکے تہٕ اگر تِم حظ کیٚنٛہہ وَتہِ ووٚنُکھ اَسہِ چھِ پۅنٛسہٕ گَرٕ خٲطرٕ نِیُن تہٕ تیٚلہِ حظ رُکۍزیٚو وۅنۍ تھٲیِو رُتُے سلوٗک تِمن سۭتۍ کیٛازِکہِ تۄہہِ چھُو پتاہ بُزرگی منٛز کیٛاہ چھِ آسان اِنسان وۅنۍ حظ ییٖزیٚو تُہۍ ضروٗر ژٔنٛدٕروار دۄہ وۅنۍ حظ گٔژھۍزِ ضروٗر اَسہِ چھِ تۄہہِ پٮ۪ٹھ اُمید تھٲومٕژ تہٕ اَتھ اُمیدَس تھٲیزیٚو بَرقرار اَدٕ سا ٹھیٖک حظ چھُ اَسلامُ علیکُم